زٕ ٲٹھ زٕ ساس تہٕ کُنوُہ پانٛژھ نَو زٕ ساس تہٕ کُنوُہ تٕرٛووہ شےٚ ستھ زٕ ساس تہٕ اردہ ٲٹھ نَو زٕ ساس تہٕ اکوُہ پانٛژھ ٲٹھ زٕ ساس تہٕ زٕتووُہ